ہیٚلو اَسلام علیکُم اہن حظ اہن حظ بیا تُہۍ چھِو وَنان کہِ تُہۍ وٲتِو ییٚتٮ۪تھ مگر مےٚ حظ گوٚو پانٛژھ دَہ مِنَٹ ییٚتہِ پیاران مےٚ چھُو نہٕ تُہۍ کُنہِ یِوان اَتھِ تۄہہِ چھُو حظ بہٕ کُنہِ جایہِ اَتھِ یِوان اہن حظ بہٕ حظ درٛایَس ٲدۍ گَرِ نٮ۪بر بہٕ چھَس تَنہٕ پٮ۪ٹھ ہَر کانٛہہ گٲڑۍ یَپٲرۍ نیران چھَس بہٕ چھَس وٕچھان یِہٕے چھا تُہۍ چھِو مےٚ کٔرمٕژ کال چھِ کٔرمٕژ میسیج چھِ کٔرمٕژ تُہۍ وٲتِو یوٚتتھ مگر کَتہِ حظ چھُو تۄہہِ میٛانہِ لوکیشَن پٮ۪ٹھ آ کہِ ییٚتہِ حظ سوپور حظ ییٚتہِ آرکو نٮ۪برٕ کَنہِ چھَس بہٕ ییٚتہِ حظ ٲسِو بوٚڑ بوڑ لٲگِتھ تُہۍ وٕچھو بیٚیہِ ترٛایِم نہٕ حظ مےٚ تۄہہِ پَنٕنۍ لوکیشَن تیٚلہِ حظ چھُو تُہۍ تیٚلہِ آسِو نا تۄہہِ اٮ۪کزیکٹ پَتاہ بہٕ کَتٮ۪ن چھَس آ تُہۍ حظ کٔرِو بیٚیہِ اَکہِ پھِرِ چیک تُہۍ وٕچھِو آ آسہِوٕ بہٕ کُنہِ جایہِ اَتھِ تۄہہِ نہ نہ نہ نہ ییٚتٮ۪تھ چھِ اَکھ بِجلی ہُنٛد کھم چھِ ییٚتہِ تُہۍ پٔکِو تھوڑا برونٛہہ کُن تُہۍ چھِو ؤنۍ پَتھ کُنُے آ لَگ بَگ ہَتھ میٖٹَر ہیوٗ پٔکِو تُہۍ برونٛہہ کُن آ بہٕ چھَس ییٚکیاہ ییٚتیتھ برونٛہہ کَنی مےٚ چھِ ییٚکیاہ لٲگِتھ اَکھ اَبیا کرہُن کرٛہُن اَبایہ چھِ مےٚ لٲگِتھ تُہۍ وٕچھِو ییٚتیٚتھ چھِ پَتہٕ کٔنۍ تہِ ییٚتہِ موہنی زٕ ژور جَمَع گٔمٕتۍ ییٚتیٚتھ چھِ اَکھ بوڑ تہِ لٲگِتھ اَکھ شاپ چھِ یَتہِ بیٚیہِ حظ چھِ ییٚتہِ ییٚکیٛاہ برونٛہہ کَنہِ نٲیدٕ سُنٛد نٲیدٕ سٕنٛز دُکان تہِ آ تُہۍ وٕچھِو اَصٕل پٲٹھۍ اہن حظ آ آ مےٚ آے تٕہٕنٛز گٲڑۍ اَتھِ آ ٹھیٖک چھُ ؤلِو وٲتِو تُہۍ چلو چلو